پانٛژھ نمَبر یِم زَن دہس تہٕ دَہَن لَچھَن درمِیان چھِ تِم چھِ ہَتھ ساس دَہ ساس پَنٛژاہ ساس لَچھ پانٛژھ لَچھ تہٕ نو لَچھ